ہٮ۪لو السلام علیکُم تُہۍ چھُو اچھا آز حظ اَسہِ حظ اوس تھوڑا أرجَنٛٹ وۄنۍ حظ گوٚو تھوڑا لیٹ تہٕ وٕنۍ کیٚنٛہہ چھِ اَسہِ حظ اوس کیک حظ اوس اَسہِ آڈر کرُن اَسہِ حظ چھِ آز آز حظ چھِ مےٚ سِسٹَر چھِ تِمَن حظ چھِ آز اَسہِ خانٛدَر اَسہِ گرِ اَہن حظ خانٛدرَس خٲطرٕ مگر اَصٕل حظ گژھن کیک آسٕنۍ تعٲریٖف حظ گژھن یِن بیٚیہِ حظ فٕلیوَر کُس حظ چھُو تۄہہِ اٮ۪ولیبٕل میٛانہِ حسابہٕ حظ چھِ اَکھ اگر تُہۍ تھٲیِو لارٕج سایِز اَکھ بَٹر سُکاش اگر تُہۍ تھٲیِو بَٹَر سُکاش یہِ اَکھ فٕلیوَر بیٚیہِ تھٲیِو چاکلیٹ فٕلیوَر اَکھ تہٕ سُہ حظ بَنہِ روزِ بہتَرٕے اگر یا اگر تۄہہِ چھُو باسان کہِ اَکُے تھاوَو لارٕج سایزُک یہِ اَہن حظ خانٛدرَسٕے خٲطرٕ چھُ اَسہِ گژھِ مطلب اَسہِ گژھِ مطلب لوٗکَن اَسہِ چھِ لوٗکَن تھوڑا ہاوُن اَسہِ گَژھِ خانٛدرَس منٛز گَژھِ باسٕنۍ أسۍ اَہن حظ اچھا ٹھیٖک چھُ ٹھیٖک حظ چھِ مطلب تۄہہِ چھُو تھوڑا اٮ۪کسپیٖرِیَنٕس تۄہہِ آسیو پَے واریاہ کینٛہہ کیٛاہ چھِ کرُن

بہٕ حظ بہٕ حظ ٹھیٖک حظ چھُ بہٕ حظ کرٕ پانہٕ تہٕ ٹرٛاے تہٕ وۄنۍ یہِ چھُ تُہۍ وَنان کہِ تۄہہِ چھُو أسۍ پٲٹھۍ یہِ کُس کُس فٕلیوَر تھٲیِو تہٕ سُہ چھُ وٕنۍ تُہٕنٛز مرضی لیکِن پٮ۪ٹھ اگر تُہۍ رایٹِنٛگ تہِ تَتھ تھٲیِو لیکھِو تہٕ پٮ۪ٹھ تَتھ اَہن حظ اَہن حظ أکِس تُہۍ تھٲیِو نہ ٹھیٖک حظ چھِ تۄہہِ چھُو نَہ یہِ دۄن زٕ کیک چھُو نہٕ حظ تۄہہِ آ مطلب یِتھ پٲٹھۍ یِتھ پٲٹھۍ تُہۍ حظ کٔرۍزیو پانَے وٕچھُو کانٛہہ خانٛدرَس خٲطرٕ وِش تِکیٛازکہِ مےٚ نہٕ حظ چھُنہٕ تیوٗتاہ ٹایِم کیٚنٛہہ أکِس حظ چھِ ناو طاہِرہ تہٕ بیٚیہِ کِس حظ چھِ ناو اَدفَر یِمَن خٲ دۄن خٲطرٕ حظ چھِ کیک بناوُن تہٕ وِش حظ لیکھزیو تُہۍ پَتہٕ پانَے کیٛاہ اَصٕل کیٛاہ باسِوُ تۄہہِ اَصٕل تہٕ اَدٕ ٹھیٖک حظ چھِ بہٕ کَرو تۄہہِ وَٹسیپ ذٔریعہ سٮ۪نٛڈ تہٕ ٹھیٖک حظ چھِ آ ٹھیٖک حظ چھُ مگر کیک حظ گژھِ اَصٕل آسُن بیٚیہِ تھٲیزیوس فٕلیوَر تہٕ اَصٕل ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ اَسہِ چھِ اُمید کہِ تُہۍ مطلب کٔرِو سمجِو اَسہِ اَدٕ حظ اَدٕ حظ اَدٕ سا بِہِو تیٚلہِ خۄدایَس حوال اَدٕ حظ بہٕ حظ کرو تیٚلہِ تۄہہِ وَٹسیپ کِنۍ سٮ۪نٛڈ ٹھیٖک حظ چھِ